أزکِس زَمانَس منٛز چھِ سٲنِس کِچنَس منٛز ایٚلیٛکٹرٛکٕل چیٖز واریاہ تہِ کیٚنٛہہ دٔستِیاب فرٛج چھُ اَتھ منٛز چھِ ہیٚکان تھٲیِتھ دۄدھ چھِ تھاوان سیٛن چھِ تھاوان واریاہَس ٹایمَس چھُ روزان اَتھ منٛز ٹھیٖک برٛونٛٹھ ٲسۍ تھاوان یِتھٔے کٔنۍ سُہ اوس پھیران پَتہٕ بیٚیہِ چھِ یہِ ایٚلیٚکٹرٛکٕل ٲں کیٹٕلۍ چھِ اَتھ منٛز چھِ أسۍ چاے بَناوان برٛونٛٹھ ٲسۍ سَموارَس منٛز ترٛاوان اوس اوٗڑۍ پتہٕ ژٕنہِ پیٚوان تراونہٕ آز چھُ آسان اَتھ منٛز ٲں تھاوان لٲگِتھ اوٗرۍ تہٕ گرٛیٚکان چھِ رایِس کُکر چھُ اَتھ منٛز چھِ بَتہٕ وَتہٕ رَنان برٛونٛٹھ ٲسۍ دانن پیٚوان آسان ٲسۍ ٹیٚکرِ منٛز بَتہٕ وَتہٕ رَنُن آز چھُنہٕ سُہ کیٚنٛہہ برٛونٛٹھ تَمُن اوس لاران آز چھِ واریاہ تہِ کیٚنٛہہ ایٚلیٛکٹرٛکٕل چیٖز ییٚمہِ سۭتۍ سہوٗلِیت چھِ گژھان یہِ گیٖزَر چھُ بیٚیہِ چھِ برٛونٛٹھ ٲسۍ ٲں رَنان دانن پٮ۪ٹھ لۄبَر ٲسۍ پیٚوان زالٕنۍ ٲں زیٛن اوس پیٚوان زالُن آز چھُنہٕ تہِ کیٚنٛہہ ٲں ووٚکھلَن منٛز ٲسۍ ژیٖٹِنۍ ویٖٹِنۍ بَناوان تَمُن اوس لاران پتہٕ اَتھن گیس اوس نہٕ ایٚولیبٕل کیٚنٛہہ وُنٛکیٚس چھُ گیس تہِ آسان سورُے کیٚنٛہہ آسان برٛونٛٹھ ٲسۍ واریاہ سَختی آز چھَنہٕ تہِ کیٚنٛہہ آز چھِ واریاہ سہوٗلِیت